اسلام علیکُم تُہۍ چھُو حظ سٮ۪کھ وٮ۪کھ کٕنان اَسہِ ٲسۍ سیٚکہِ ٹٮ۪کٹَر پانٛژھ دَہ ضوٚرَتھ پانٛژھ دَہ ٹٮ۪کٹَر حظ ٲسۍ ضوٚرَتھ آچھا آچھا وَل ٹھیٖک أسۍ یِمو تیٚلہِ وَل ٹھیٖک حظ چھِ ٹھیٖک حظ آد حظ آد حظ اسلام علیکُم